ییٚلہِ تہِ زن مےٚ کانٛہہ اِمپاٹیٚنت کٲم چھِ آسان یا کہِ کانٛہہ تیُتھ ڈسکشن چھُ آسان ییٚمہِ خٲطرٕ مےٚ پنُن پان پریپیر چھُکس کرُن پٮ۪وان بہٕ چھس پننہِ کزنہِ نِش زیادٕ کھۄتہٕ زیادٕ گژھان کیٛازِ کہِ تٔمِس چھِ سٮ۪ٹھاہ اٮ۪کٕس پیرینٕس تٔمی چھےٚ واریاہ زیادٕ نٮ۪بر کٲم کٔرمٕژ تٔمِس چھِ اصل پتہ مےٚ چھےٚ ٲس نہٕ تیٖژہ پتہ وقتہ وقتہ چھُ گُزران پتہٕ چھُ یِوان پانے سمٕج کیٛاہ چھُ آسان کیٛاہ نہٕ چھُ آسان سۄ چھےٚ مےٚ ونان کِتھ پٲٹھۍ گژھ کیٛاہ گژھ سۄ چھےٚ مےٚ اصل پٲٹھۍ اٮ۪ڈوایز دِوان پتہٕ چھس بہٕ گرِکٮ۪ن تہِ پنٕنۍ راے پرٛژھان تۄہہِ چھُوا ٹھیٖک باسن میون ڈریسنٛگ سیٖن چھا ٹھیٖک باسان پتہٕ چھس بہٕ نیران ییٖتِس کالس نہٕ مےٚ میٲنۍ کزِن مےٚ ونہِ کِتھ پٲٹھۍ چھِ کتھ کرٕنۍ کیٛاہ چھُ ونُن آسان گۄڈٕنٮ۪تھ ؤچھ بہٕ تِمن نِش مےٚ چھا تگان نہ چھا تگان تِم چھِ مےٚ تِم چھِ مےٚ ہاوان کیٛاہ چھُ آسان کرُن پتہٕ چھس بہٕ تتھ گروپس منٛز گژھان ییٚتٮ۪ن اسہِ ڈسکشن یتھ گروپس منٛز اسہِ ڈسکشن کرُن آسہِ